سانہِ کٔشیٖر منٛز چھِ اِتھۍ واریاہ فَن یِم سٲنۍ کٔشیٖر منٛز چھِ آمٕتۍ مَثلاً کانٛگرِ چھِ بَناوان یِم واریاہ مُفیٖد چھِ ثٲبِت گژھان أکِس فنکار سٕنٛدۍ خٲطرٕ تہٕ ہٮ۪ن یِم چھِ اِستعمال کَرَن والٮ۪ن ہِنٛدۍ خٲطرٕ تہِ واریاہ مُفیٖد مثلاً یہِ چھِ اَسہِ سردی ہِنٛدِس موسمَس منٛز گرمی ہُنٛد اَکھ ذٔریعہِ بَنان تہٕ نَمدٕ چھِ بَناوان مُختلِف قٕسمَن ہٕنٛدۍ قٲلیٖن چھِ بَناوان یِم أسۍ گَرَن منٛز بِچھاوان چھِ سَجاوٹہٕ موٗجوٗب تہٕ وتھراونہٕ موٗجوٗب بیٚہنہٕ موٗجوٗب تہٕ یہِ تہِ چھِ کٔشیٖر ہُنٛد اکھ فَن أسۍ چھِ مِثال کانٛگرِ چھِ بَناوان پَشمیٖن چھِ بَناوان پَشمیٖن شال چھِ وَلان تِم چھِ واریاہ قۭمتی تہٕ واریاہ بہتریٖن شال آسان پَشمیٖنٕکۍ تہٕ تِم چھِ زَنہِ پانَس وَلان تہٕ تِم چھِ مُختلِف جایَن سوزنہٕ یِوان تہٕ کٕنٛنہٕ یِوان تِم چھِ واریاہ بہتر فٲیدٕ دِوان کٔشیٖر ہٕنٛدٮ۪ن لوٗکَن تہٕ سُہ تہِ چھِ کٔشیٖرِ ہٕنٛدۍ اَکہِ فَنُک اَکھ نُمٲیِش